یِم کَلچرل یِم فیسٹِول چھِ تہوار چھِ پونَم چھُ دُرگا پوٗجا چھُ دیوالی چھُ ہوٗلی چھِ عیدالفطر چھُ أسی چھِ پَنُن فیسٹِول مَناوان عیدالفظر یتھ منٛز چھُ أسی رٮ۪تس گۅڈنٮ۪تھ فاکہٕ دِوان دۅہس راتھ کٮُ۪ت چھِ بَتہٕ کھٮ۪وان سِیُن کھٮ۪وان چاے چٮ۪وان تَمہِ پَتہٕ چھِ دۅہس روزن أسۍ بِلکُل روزن فاکے چھِ روزان شامن چھِ پَتہٕ بانٛگہِ وِزِ یُس اذان چھِ گژھان تَمہِ ساتہٕ چھِ أسی پَنٕنۍ روزٕ کھُلاوان ترٕٛہن دۅہن ییٚلہِ أسی یِم روزٕ چھِ دَران تَمہِ پَتہٕ چھِ أسی بیٚیہِ دۅہ کٮُ۪ت آسان عیٖد تَتھ چھِ وَنان سٲنِس فیسٹِوَلس عیٖد عیٖد پٮ۪ٹھ کیٛاہ چھِ أسی کران أسی چھِ واریاہ ڈِش بناوان أسۍ چھِ کۅکُر بناوان أسی چھِ ماز بناوان أسی چھِ کۅرمہٕ بناوان أسی چھِ یکھٕنۍ بناوان أسی چھِ رِستہٕ بناوان تَمہِ پَتہٕ تہِ چھِ أسی صُبحے وۅتھان گۅڈنٮ۪تھ پَتہٕ چھِ چاے چٮ۪وان نٮ۪ماز چھِ پَران عیٖد ہُنٛد نٮ۪ماز چھِ پَران تَمہِ پَتہٕ چھِ ییٚتہِ أکِس اَکھ سُنٛد گَژھان رِشتہٕ دارَن ہُنٛد گژھان ہَمساین ہُنٛد گژھان تَمہِ پتہٕ چھِ أسۍ بتہٕ یہِ ہاے یہِ بتہٕ اصٕل پٲٹھۍ کھؠوان تتھ سٍتۍ چھِ یِم ڈِش کھٮ۪وان صُدقہٕ چھُ اوٗرٕ یوٗر بٲگراوان أکِس اَکھ سُنٛد چھِ گژھان ماے محبت چھِ بٲگراوان